گیس آیہِ گیس آیہِ اتھ مَنٛز گٔے أسۍ حٲرانٕے یم آیہِ نٔیی نٔیی چیٖز اَتھ پٮ۪ٹھ ہیوٚچھ اَسہِ یم آیہِ واشل مشیٖن آیہِ اَسہِ ٲسۍ پَلَو چھَلان اَتھَو سۭتٮ۪ن أسۍ چھِ وُنکٮ۪س مشیٖنن مَنٛز چھَلان فرٛج آیہِ أسۍ ٲسۍ نہٕ دۄد اوس پھَٹان سیُن اوس پھیران أسۍ چھِ وُنکٮ۪س فرٛجَس مَنٛز تھاوان سبزی حظ چھِ تھاوان أسۍ فرٛجَس مَنٛز اَسہِ گٔے واریاہ آسٲیِش گٔے اَسہِ اَمہِ سۭتٮ۪ن وُنکٮ۪س آیہِ دوا ٲسۍ دِوان أسۍ چھِ وُنکٮ۪نس مشیٖنو سۭتۍ دوان دوا سۄ سہولیت تہِ آیہِ اَسہِ ہیٚوچھ یہِ ٹی وی ین پٮ۪ٹھ ایٚڈواٹایز اوس آسان اَسہِ ہیوٚچھ تتھ پٮ۪ٹھ تتھ پٮ۪ٹھ وُچھ اَسہِ کیٛاہ چھِ کَران اَسہِ تہِ کوٚر تی